کَپوارا ڈِسٹرکَس منٛز اگر أسۍ وُچھو یِم سِیاحے سِیاحِی مُقام چھِ تہٕ مَطلب کُپوارا چھِ اَکھ واریاہ خُوبصورَت ڈِسٹِرک امِچ نیچِرَل بِیوٹِی امیُک آبہٕ ہوا آب شار اَما مٲدان یِم چھِ پَننسٕے منٛز اَکھ خُوبصورتِی اَتھ بٔڑراوان کَشمِیٖر اِن جَنرَل چھِ واریاہ خوبصورت جاے یہِ چھِ یِیٖژہ خُوبصورَت جاے کہِ لُکھ چھِ تَمع کران أسۍ گَژھو کَشمِیٖر پُوٗرٕ دُنیا پؠٹھ چھِ کَشمِیٖر یِوان لُکھ ٹریٚوٕل کَرنہِ ایز ٹیورِسٹ ایز مَطلَب ایٚکٕسپٕلوٗر کَرنہِ یتھَے پٲٹھۍ اَگر أسۍ وُچُھو سٲنِس کُپوٲرِس منٛز تہِ چھِ واریاہ کیٚنٛہہ سِگنِفِکِیٚنٛٹ جایہِ تِژھ یِم واریاہ مشہُور چھِ یَتھ پٲٹھۍ کیرن چھِ جاے یُس اَکھ باڈَر علاقہٕ یُس ریسِنٛٹلِی اوٚپُن چِھ گوٚمُت یہِ چھِ سۄ جاے یَتھ یِم یُس اِنٛڈِیا تہٕ پاکِستانَس صِرِف اَکہِ نہرِ سٟتۍ چھِ اَلگ اَلگ کران یہِ چھِ مُوسٹٕلِی اَز کَل اَگر وُچُھو یہِ چھِ واریاہ ٹرنٛڈَس منٛز یہِ جاے اور چھِ ملکہٕ کؠو مُختٔلِف مُقامُو پؠٹھ لُکھ یِوان یِم پَتہٕ یہِ چھِ کران اَتیٚتھ ایٚکٕسپُلوٗر چھِ کران اور یِوان اَکھ واریاہ اَصٕل اَکھ ٹیٚورِسٹ اَٹریکشَن چھِ یِتھے پٲٹھۍ چھِ بَنٛگَس ویلِی بَںٛگَس ویلِی چھِ اَکھ سُہ خُوبصُورَت وادِی اَکھ ییٚتہِ سبزار ژورو طرفو چھِ ییٚتہِ موسَم ٹھنٛڈٕ چھِ زِیادٕ گَرمِی تہِ چھَنہٕ کِہیٖنۍ واریاہ خُوبصُورَت جاے یہِ سۄ جاے ییٚتیٚتھ خُوبصُورتِی ہُنٛد اَلگٕے نظارٕ چھِ یہِ چھِ اَسہِ واریاہ اورٕ تہِ چھِ لُکھ یِوان دُنیہِ کؠو مُختٔلِف کُونو منٛز چھِ لُکھ یِوان اورٕ اَتھ تہٕ یِم مَطلَب ٲں سہِ سہِ سِیاح یِوان سیر کَرنہِ امہِ وجہِ سٟتۍ چھِ یہِ لولاب ویلِی چھِ یا پَتھان بے بے حق چھِ چِلڈرنٕز پارَک چھِ شُرِؠن ہٕنٛدۍ خٲطرٕ گِنٛدنہٕ خٲطرٕ پارَک چھِ واریاہ یِم ڈِفرَنٛٹ چِیٖز ڈِفرَنٛٹ جایہِ یِم اَتھ خُوبصورَت چھِ بناوان یِم امہِ چہِ خُوبصورتِی بڑاوان چھِ یِم اَتھ اَکھ خُوبصُورَت جاے چھِ بناوان ییٚمہِ سٟتۍ یِم سٲنۍ ٹیٚورِسٹ چھِ آسان یا یِم سِیاح چھِ آسان چاہے کَشمِیٖرٕکۍ سِیاح آسَن یا کشمِیٖرٕکۍ نؠبرِم سِیاح آسَن یا دُنیا پؠٹھ یِم تہِ سِیاح چھِ آسان تِم چھِ اور یِوان تِم چھِ اَتھ چِیٖزَس ایٚکٕسپٕلور کران تِم چھ اَتہِ چہِ خُوبصورتِی وُچھان اَتِیُک صاف آبہٕ ہوا وُچھان اَتِیُک روزُن ریٚہن سیٚہن وُچھان